وَعلیکُم سَلام تُہۍ جِناب محمد أمیٖن چھِو حظ تُہۍ بلکُل بلکُل اَسہِ حظ اوس جِناب مکانس خٲطرٕ ڈِزایِن ضروٗرت أسۍ چھِ باسان گانٛدربل نہَ نہَ گانٛدربل اورٕ یورے رَژھ کھنٛڈ تتھ وَنان یہِ واکوٗرا نہَ نہَ زیادٕ نَے چھُنہٕ بوٚڈُے زیادٕ تہٕ نہٕ مطلب میٖڈِیم میٖڈِیم سایِز چھُ اتھ تھاوُن زٔمیٖن چھِ اَتٮ۪تھ پُلاٹ ترٛےٚ کنال أکۍسٕے جایہِ یَتھ منٛز یہِ بناوُن چھُ اَتھ کیٛاہ چھِ کَمہِ حِساب چھُو اَتہِ مطلب بجہٕ بجٹہٕ توٚتہِ تۄہہِ کَمہِ آیہِ حِساب چھُو اَتہِ ڈِزایِن آسان مطلب سِٹارٹِنٛگ کَتہِ پٮ۪ٹھ گَژھِ مےٚ تقریباً

بِلکُل اَچھا

اَچھا گوٚو یہِ چھُ گَژھان ترٕٛہن لَچھن تام یہِ اَسہِ گوٚژھ یِہَے تقریٖن کرور مطلب کرور نٔزدیٖک نٔزدیٖک یَہےَ سَتتھ شیٖتھ لچھ تانۍ گَژھِ ہے اَسہِ پنُن بجٹ چھُ تقریٖباً اَسہِ

گرٛاوُنٛڈ فُلورسٕے سُہ گَژھِ زیادٕ بہتر آ آ جِناب تَوے حظ کوٚر تۅہہِ فون آ اِنٹیٖرِیر تہِ چھُ آ جِناب تیٚلہِ حظ چھُ ٹھیٖک آ تُہۍ کٔرِو نا یہِ کیٛاہ چھِ وَنان اتھ تُہۍ دِیو نا سایِٹہِ حظ گۄڈٕ نظر اَسہِ آ بِلکُل تُہۍ کَتہِ پٮ۪ٹھ ترٛٲوِو مےٚ واٹٕس ایپ کَرِو تُہۍ مےٚ یہِ نقشہٕ ٹھیٖک حظ چھُ جِناب تُہۍ کٔرۍزیٚو مےٚ یِم سٮ۪نٛڈ تہٕ أسۍ کَرو پتہٕ باقٕے اَدٕ حظ بِہِو رۄبس حوال